کَشمیٖرَس منٛز چھِ اَسہِ واریاہ مَحاورٕ یَتھ منٛز کینٛہہ محاورٕ چھِ مےٚ پَسنٛد پِلے نہٕ تہِ ژوٚکِیے کۄکرَن مۄکھتہٕ چھَکُن شال ژٔلِتھ بَٹھٮ۪ن چوب پِلی نَے تہٕ ژوٚکِیے اِنسان اگر پانہٕ کَرِ کینٛہہ سُہ گژھِ نہٕ تٔمِس حٲصِل مطلب سُہ کَرِ واریاہ محنت پَتہٕ گژھٮ۪س نہٕ حٲصِل کینٛہہ پَتہٕ چھُ بیٛاکھ اِنسان سُے چیٖز کَران مگر سُہ چھُ کَران سُہ حٲصِل ییٚمۍ نہٕ یہِ حٲصِل چھُ آسان کوٚرمُت سُہ چھُ وَنان پَتہٕ یہِ کیٛاہ اوس یہِ اوس نہٕ کِہیٖنۍ یہِ اوس سَہَل لاگان ہُمِس اِنسانَس کٕٹھٕ کَڑنہِ سُہ مہ چھُ آسان تَتھ پِلیومُت سُہ چھُ وَنان یہِ چھُ ژوٚک تُہۍ تَوَے چھِ أسۍ وَنان پِلی نَے تٕہ ژوٚکِیے بیٛاکھ گوٚو کۄکرَن مۄکھتہٕ چھکُن کۄکرَن مۄکھتہٕ چھکُن گوٚو اگر أسۍ کٲنٛسہِ نادان بے عقل اِنسانَس لاگو نصیحت کَرُن یُس پنٛنہِ وَتہِ نِش آسہِ ڈوٚلمُت أسۍ لاگوس نصیحت کَرنہِ واز لاگہوس پَرُن مگر تٔمِس چھَنہٕ سۄ سٲنۍ نصیحت ویٚژان کینٛہہ تٔمِس چھُ باسان یِہوٚے یِم چھِ مےٚ خَبَر کیٛاہ وَنان تٔمِس چھُنہٕ سُہ ٹھیٖک باسان کینٛہہ تٔتھۍ چھِ أسۍ وَنان کٲشرِس منٛز کۄکرَن مۄکھتہٕ چھکُن بیٛاکھ چھُ شال ژٔلِتھ بَٹھٮ۪ن چوب اگر أسۍ کانٛہہ اِنسان چھُ لاگان کینٛہہ کَتھٕ وَننہِ أسۍ چھِس یورٕ اگر سُہ غلط تہِ چھِ وَنان أسۍ چھِس یوٚر کَران اوٚوا یہِ چھِ ٹھیٖک أسۍ چھِنہٕ أمِس بَہران وَننَس کینٛہہ کہِ ژےٚ ووٚنُتھ غلط سُہ چھُ لاگان نادٲنی کَتھٕ کَرنہِ أسۍ چھِس نہٕ تیٚلہِ تہِ بٔہران وَننَس ژےٚ غلط ووٚنُتھ ییٚلہِ پَتہٕ سُہ نیران چھُ أسۍ چھِ دَپان یہِ کیٛاہ یہِ اوس وَنان غلط یہِ اوس کَران ہُہ یہِ اوس وَنان یہِ بیٛاکھ اِنسان چھُ وۄتھان اَتٮ۪ن دپان چھُ تیٚلہِ ؤنۍ زِہَس أتۍتھٕے تیٚلہِ کیٛازِ بٔہریوہَس نہٕ وَننَس تَتھ چھِ أسۍ وَنان کٲشرِس منٛز شال ژٔلِتھ بٹھٮ۪ن چوب